مےٚ حظ اوس شَمپوٗ اَکھ حظ اوس مےٚ کوٚرمُت پنٛنہِ خٲطرٕ آرڈَر اور یُس یہِ شَمپوٗ اوس نہ حظ اَتھ حظ وُچھ مےٚ یۄس اَتھ گۄڈٕنٮ۪تھٕے پیکِنٛگ ٲس سُہ حظ ٲس بکواس پیکِنٛگ مطلب سُہ اوس اَکہِ دۄہ مطلب کِہیٖنۍ نہٕ حظ سُہ حظ اوس ییٚلَے سَمجھِو تُہۍ تَتھ ٲس نہٕ خاص کانٛہہ پیکِنٛگ کِہیٖنۍ تہِ اور تَمہِ پَتہٕ یُس اَتھ دوٚیِم چیٖز اوس نہ حظ مےٚ حظ اوس یہِ کوٚرمُت آرڈَر لگ بگ اوس یہِ شیٚے ہَتھ تہٕ پنٛژاہ رۄپیہِ اَتھ منٛز حظ ٲسۍ ٹوٹَل پنٛژاہ گرٛام مےٚ توٚر نہٕ سَمجھی یِمو کیٛاہ ٲسۍ وَنان یِمو ہُتہِ حظ کوٚر یِمو تَتھ پٮ۪ٹھ اوس آن لاین یِمو دیُتمُت یہِ اوس مےٚ باٹنِکاہَس پٮ۪ٹھ اوٚنمُت تِمو اوس تَتہِ کوٚرمُت أسۍ حظ دِمو تۄہہِ اَتھ ڈِسکاوُنٛٹ فِفٹی پٔرسَںٛٹ اَتھ اوس تِمو ہوومُت تَتہِ تھٔٹین ہنٛڈرَنٛڑ اوس تِمو اَتھ ہوومُت حظ یہِ پرٛایز تہِ پَتہٕ ہووُکھ فِفٹی پٔرسَنٛٹ ڈِسکاوُںٛٹ دِتُکھ فایو سِکِس ہنٛڈرَنٛڑ فِفٹیٖزَن پَتہٕ یُتھُے مےٚ ووت نہ حظ یہِ یُتھُے یہِ ووت گۄڈَے ٲس اَتھ بَکواس یہِ پیکِنٛگ حظ تَمہِ پَتہٕ وُچھ مےٚ دوٚیِم چیٖز حظ اَتھ وُچھ مےٚ کیٛاہ اَتھ برابر اٮ۪م آر پی یہِ اوس اَتھ سِکِس ہٮ۪نٛڈرَنٛڈ فِفٹی تِتسٕے تیٖتِس دیُت یِمو یہِ برابر اَتھ منٛز ڈِسکاوُںٛٹ وِسکاوُنٛٹ کِہیٖنۍ تہِ وۄنۍ ترٛیٚیِم چیٖز وُچھ نہ مےٚ اَتھ اَتھ حظ اوس یِمو دوٚپمُت أسۍ سوزو تۄہہِ کَنڈِشنر سۭتۍ مگر یُتھُے یہِ پیکے پیکے یہِ پیکٹ ووت مےٚ نِش مےٚ یُتھُے یہِ کھُلوو اَتھ منٛز حظ اوس نہٕ کَنڈِشنَر کِہیٖنۍ تہِ اور یِتھَے پٲٹھۍ حظ ٲسۍ اَتھ واریاہ مسلہٕ مطلب وۄنۍ دپو وۄنۍ اوس یہِ تیوٗتاہ اَصٕل پرٛوڈَکٹ اَتھ منٛز أسۍ ٲسۍ نہ یہِ کَلَس دِوان اَمہِ سۭتۍ ٲس کَلَس یِہٕے تٔچھِن ہِش لاران کَشُن یِوان مےٚ توٚر نہٕ سَمٕجھ کینٛہہ یِمو کیٛاہ اوس یہِ پرٛوڈَکٹ سوٗزمُت تہٕ یِمو کیٛازِ کوٚر اَپُز یِمو حظ دیُت یہِ دھوکَے اَسہِ سیوٚدُے یہِ نہٕ حظ گژھِ نہٕ کٲنٛسہِ تہِ کَسٹٕمَرَس سۭتۍ کَرُن یِتھ پٲٹھۍ یِمو اَسہِ سۭتۍ کوٚر مطلب گۄڈَے دیُت یِمو یُس زَن اَتھ پرٛایز اوس تَتھ منٛز دھوکہٕ تَمہِ پَتہٕ حظ دیُتُکھ کالِٹی منٛز تَمہِ پَتہٕ حظ دِتُکھ کانٹِٹی منٛز اَتھ حظ ٲس نہٕ کٕہٕنۍ تہِ برابردی یِم حظ حظ چھِ صرف دھوکہٕ دِوان فرٛاڈ کَران چھِ یِم کسٹمَرَن سۭتۍ پنٛنٮ۪ن